ہیٚلو وعلیکُم سلام تُہۍ چھُو حظ اتھ تُہۍ چھُو حظ کیب سٕروِس پٮ۪ٹھٕ اَسہِ حظ اوس بیسِکٔلی تُہُنٛز سٔروِس کیب سٔروِس ضروٗرت اَسہِ ٲسۍ رایِڈ اَکھ کَرناوٕنۍ بُک مگر اَسہِ ؤنۍ تَو تُہۍ اَسہِ چھُ گژھُن سارنٕے مُغل گاڈنَن پٮ۪ٹھ بہٕ چھَس ٹوٗرِسٹ اَکھ یور آمٕژ تہٕ اَسہِ حظ چھِ یِم سٲری یِم مُغل گاڈنٕز وغیرہ وٕچھِنۍ اَسہِ ؤنۍ تَو تُہۍ کیٛاہ چارجِز ہیٚکِو أسۍ ہیٚتھ اَتھ چیٖزَس چوٗنٛکہِ اَسہِ چھِ سٲری یِم گاڈنٕز وغیرہ وٕچھِنۍ اَسہِ چھِ یہِ اتھ سۭتۍ اَسہِ حظ چھُ کھَسُن چوٗنٛکہِ تۄہہِ چھُو یُن اَسہِ گَرے تہٕ پَتہٕ چھِو أسۍ واپَس تُہۍ پے تۄہہِ چھو پِک ایٚنٛڈ ڈرٛاپ تھاوُن اَسہِ تۄہہِ چھو پَتہٕ واپَس أسۍ ڈرٛاپ کَرنۍ گَری تہٕ أسۍ چھِ بیسِکٔلی اَتہِ حظ سنٛنت نگرٕ پٮ۪ٹھ سنٛنت نگر چھُو تۄہہِ یُن تہٕ تَتی چھُو تۄہہِ اَسۍ پِک کَرٕنۍ تَمہِ پَتہٕ چھُ اَسہِ گژھُن مطلب یِم تہِ سٲری مُغل گاڈنٕز چھِ اَسہِ چھُ آلموسٹ سٲری وٕچھِنۍ اَسہِ چھِ بوٹ اَسہِ چھِ کوٚر بیسِکٔلی ووٚن اَسہِ مطلب اَسہِ دیُت نَفر نٕے تُہُنٛد نمبر دوٚپُکھ یہِ ہَسا ہیٚکِو تۄہہِ بیسٹ گایِڈ تہِ کٔرِتھ تہٕ یہِ ہیٚکِو تۄہہِ صحیح پٲٹھۍ یِم جایہِ تہِ ہٲوِتھ اچھا اچھا ٹھیٖک اچھا ٹھیٖک اہن حظ چھُ رانٛگٕے یہِ چھُ پوٗرٕ دۄہ کَمٕ آ صحیح ٹھیٖک

تُہۍ چھُوا ہیکان تور کھسِتھ پری محل ہٮ۪کہٕ وا تُہۍ کھسِتھ ٹھیٖک چھُ تیٚلہِ تور تہِ دِمو نظر تیٚلہٕ مےٚ ؤنۍ تو وۅنۍ چارجِز کۭتیاہ لَگَن اَسہِ ہُہ ہُہ ہُہ ہُہ تُہۍ ۂے چھُو واریاہ وَنان اتھ گَژھِ نہٕ کٔمی کِہیٖنۍ نہٕ بہٕ حظ چھس سَمجِتھ اہن حظ ٹھیٖک